ییٚلہِ حظ مطلب سران کرنہِ چھِ گَژھان پتہٕ چھِ ہیٚہوان وارِیاہس کالس سرانٛٹہِ منٛز اتھ منٛز چھُنہٕ کھیوٚن ویُن ضُروٗری کِہیٖنۍ اتھ حظ گٔژھ آسٕنۍ مطلب صبر حظ گوش آسُن اتھ بیٚیہِ نَہ حظ گژھنہٕ آب آسُن زیادٕ تُرُن کِہیٖنۍ اگر حظ آب اوس زیادٕ تُرُن تیٚلہِ نَہ حظ ہٮ۪کو نہٕ لانٛگ سُیِم کٔرِتھ کِہیٖنۍ نہٕ ؤز حظ لانٛگ سُیِم کمہِ آیہِ چھِ گَژھان ییٚلہِ اِنسان ووٚتھ نَہ حظ مطلب دٔریاوس منٛز کوٚرُن نَہ حظ سرانا وانا وِچھِ حظ تٔمِس لانٛگ سُیِم کَرٕنۍ تٔمِس چھِ اورٕ یور کَرُن أکسٕے جایہِ نَہ حظ ہٮ۪کہِ نہٕ سُہ بِہتھ تٔمِس چھُ سرانٛٹھ وایِنۍ اورٕ یور بیٚیہِ نَہ حظ چھُنہٕ اَتھ کھیوٚن ویُن بہٕ تھِ کیٚنٛہہ ضُروٗری کِہیٖنۍ اگر حظ وَ کھے بتہِ کھے چاے چیٚیہِ یہِ تٔمِس خۄش گَژھ اَتھ نَہ حظ چھُ مٮ۪نڈٹری ضُروٗری چھُنَہ حظ گۄڈٕ کھیوٚن پتہٕ ہٮ۪کو لانٛگ سُیِم کٔرِتھ اٮ۪بلِٹی آسٕنۍ مطلب یہِ گوش تَگُن سرانٛٹ وایِنۍ وارِیاہس کالس مطلب مےٚ حظ چھُ تگان بہٕ چھُ سٮ۪نٛدِ منٛز گَژھان بہٕ چھُس پتہٕ سرانٛٹھ واین اورٕ یور منٛزٕ تران دٔریاوس اَپور منٛزٕ یِوان اٮ۪پور مطلب یہِ گٔژھۍ تَگٕنۍ سرانٛٹ وایِنۍ اتھ حظ گٔژھ آسٕنۍ مطلب کلا یہِ گوش تَگُن مےٚ حظ چھُ تگان سرارنٛٹ وایِنۍ بہٕ ہٮ۪کہٕ وارِیاہس کالس تہِ بِہتھ مطلب تۄہہِ چھُو نَہ حظ وَنن اَتھ چھا کھیوٚن آسن کیٚنٛہہ ضُروٗری نَہ حط نَہ کھیوٚن چھُنہٕ اتھ ضُروٗری کِہیٖنۍ سرانٛٹھ چھُ آ مطلب یہِ حظ گوٚژھ تَگُن وایِنۍ بیٚیہِ چھِ یُس مطلب مےٚ حط چھِ رِکاڈ اکھ بہٕ چھُ اَکہِ دۄہ پانٛژن شٮ۪ن گٲنٛٹن سرانٛٹھ وایِنہِ بیٚیہِ نَہ حظ اوس نہٕ مےٚ کھوٚمُت ویمُتن کِہیٖنۍ